پانٛژھ نَمَتھ زٕ لَچھ ترٛوٚوُہ ساس ترٛےٚ لچھ اَکہٕ ہٲٹھ ساس شےٚ ہَتھ دوٚیہِ تٕرٛہ سَتھ لَچھ سَتسَتَتھ ساس سَتھ ہَتھ سَتستَتھ ٲٹھ لَچھ کُنہٕ شیٖتھ ساس ٲٹھ شَتھ تہٕ اَرٕشیٖتھ نَو لَچھ نَمنَمَتھ ساس نَو شَتھ تہٕ نَمنَمَتھ